سلامُ علیکُم ورحمتہ اللہ ہے کیٛاہ سا جِناب ٹھیٖک چھُو حظ اَصٕل پٲٹھۍ وۅنۍ تۅہہِ کَریاوٕ یہِ نَلکَس فِٹِنٛگ تہٕ مگر یَتھ اوس لیٖک نا نَلکَس چھِ دۄن ترٛٮ۪ن جاین لیک اَکھ چھِ یَتھ أنٛدرمِس نَلکَس تہٕ بیٚیہِ یُس تۄہہِ نیبرِ کَنہِ کَرے نا پوسٹ کھڑا ییٚتہِ حظ عالومٲنِس منٛز آ اَتھ اوس أنٛدرٕ کَنہِ تہِ لیٖک تہٕ نی۪برٕ کَنہِ تہِ چھِ لیٖک اَتھ چھُ دۄشن آسان آب اَکھ باسٮ۪و مےٚ یُس یہِ نیبٚرِم پوسٹ چھُ اَتھ تَلے تِکیٛازِ اَتھ چھُ میٚژِ تَلہٕ نا آب یَلہٕ ہیٛوٗ گب آسان رب اَتھ چھُ تَلَے مےٚ چھُ باسان خبر کَتٮ۪ن چھُ سُہ چھا نہٕ پایپ چھا پھٔٹمٕژ پایپ چھَنہٕ ویسے پھٔٹمٕژ مےٚ باسان کیٚنٛہہ مےٚ باسان تَتہِ چھِ ایٚلبو چھا کیٛاہ چھا تَتٮ۪تھ ٹی وی چھا تٔتنی چھُ تتھ شاید لیٖک تَتھ دیٖتو تُہۍ نظر بیٚیہِ چھُ أنٛدرٕکنہِ أنٛدرِم نَلکہٕ یُس چھُناہ تَتھ چھِ لَبہِ منٛز لیٖک سُہ چھُ سرٛیٚہہ دِوان نہَ ٹٲل چھَس نہٕ لٲگِتھ تَتھ چھِ پَلَستَرے یوٚت کٔرِتھ اَچھا کیٚنٛہہ وۅنۍ تھاوہوس کِنہٕ آب بَنٛد کِنہٕ کیٚنٛہہ چھُنہٕ چلہِ ایم سیٖل آ ٹیفلان اَچھا آ بِلکُل بِلکُل

ٹھیٖک ہُو چھُو تۅہہِ آسان پَنُن سامان پانسٕے ریج باقٕے کٹر وَٹر تِم چوٗرِ ووٗرِ ییٚمہِ سۭتۍ کرن نا أمِس چھُ تَتٮ۪ن تِمَن ہٕنٛز چھَنہٕ فِکِر کیٚنٛہہ نہَ یہِ آب واب ما تھَوہوس یِمن دۅہن بَنٛدٕے کِنہٕ پٔکۍنَس یہِ کَرِ نہٕ کیٚنٛہہ اَچھا اَچھا اگر أنٛدرِمِس چھِ تھوڑا زیادَے پَہَن مجبوٗری نا أنٛدرِمِس چھِ تھوڑا زیادٕ لیٖک کیٛاہ حظ اَہَن حظ اَوا اَوا

ٹھیٖک حظ چھُ ٹھیٖک اَتھ یِن تِم لگ بگ پٲنٛژِ دَہہِ دۅہۍ یہِ تھَوہون فِلحال سنبھٲلِتھ تیٚلے وَنو تِمَن ٹھیٖک حظ چھُ ٹھیٖک حظ چھُ اَدٕ حظ ٹھیٖک ٹھیٖک چلو چلو اَسلام علیکُم